ہیٚلو اسَلام علیکُم تُہۍ چھو حظ ڈاکٹر صٲب مےٚ حظ چھ کَلَس دود تہٕ امہِ خٲطرٕ ؤنۍ تو کینٛہہ علاج اہن حظ ٹھیٖک حظ چھُ